اگر أسۍ کتھ کَرو کہِ ییٚلہِ زَنان یہِ چھِ آسان ییٚلہِ تٔمِس یِم چھِ آسان مینسٹریشَن چھ آسان مَطلَب سۄ چھِ بیٚمار آسان تہٕ تمے سۭتۍ چھِ یِوان واریاہ اصل پٲٹھۍ بَرتاو کَرنہٕ تٔمِس چھُ مَطلَب تٔمِس چھ دَپان ژٕ ہیٚکَکھ ریٚسٹ کٔرِتھ آرام سانھ ژےٚ چھے نہٕ زیادٕ کٲم کَرنٕچ ضوٚروٗرَت تہِ کینٛہہ تٔمس چھ نہٕ پیٚوان کانٛہہ تہِ کانٛہہ تہِ یِم روٗل ووٗل فالو چھِ نہٕ تٔمِس پٮ۪وان کیٚنٛہہ یہِ تٔمِس مَرضی گَژھِ سۄ چھِ کَران تہٕ آ ییٚتہِ چھِ واریاہ زیادٕ ایٚویرنیٚس اتھ مُتعلِق ہایجیٖن مَطلَب کتھ پٲٹھۍ پَزٕ صاف صَفٲیی تھاوُن مَطلَب صحتَس مُتعلِق